اگر کٲنٛسہِ ڈینٛگیوٗ یا مَلیریا گژھان چھِ تَس چھِ عام طور پٲٹھۍ نِوان نزدیٖکی ہَسپَتالَس منٛز ییٚتہِ مٲہر ڈاکٹر صاحِب تَس علاج کَران چھِ تہٕ کیٚنٛہہ ویٚکسیٖن تہٕ اِنجیٚکشَن چھِ تَس یِوان کَرنہٕ ییٚتہِ چھِ سُے عام طور یِوان فالو کرنہٕ برٛونٛٹھ کالہِ ٲسۍ نِوان مٲہرَن تہٕ حٔکیٖمَن نِش یُس نہٕ وۄنۍ آز فالو یِوان کَرنہٕ چھِ کہیٖنۍ تہِ نہٕ آزٕ چھِ یِوان ویٚکسیٖن کَرنہٕ تہٕ چھِ یِوان ساینٹِفِک طور پٲٹھۍ علاج کَرنہٕ